أسۍ أسۍ لوکل فُڈ اِنٛڈسٹرٛی چھِ کشمیٖرٕچ اگر ہسا یوٗز کَرو تَمہِ ساتہِ بڑِ مطلب یُس کٔشیٖر چھِ تَمہِ سۭتۍ بَڑِ سانہِ کٔشیٖرِ منٛز مطلب اکھ میس ڈٮ۪ولَپمٮ۪نٛٹ گَژھِ سُہ اکھ میس وٮ۪نٛچر گَژھِ سُہ اکھ میس سُہ وَنس سٮ۪ٹپٕس گَژھان یہِ چھِ تیٚلہِ یہِ چھِ تیٚلی پاسِبٕل ییٚلہِ أسۍ اکھ سپوٹ کَرو پانہٕ ؤنۍ تہٕ بیٚیہِ وٕچھو مطلب کِتھ پٲٹھۍ ہٮ۪کہِ یۄسہٕ لوکل فُڈ انڈسٹرٛی چھِ یہِ کِتھ پٲٹھۍ گَژھِ ڈٮ۪ولَپ تہٕ کَم کَم چٖیٖز پزن اَسہِ مَدِ نظر تھاوٕنۍ ییٚمہِ سۭتۍ یہِ ڈٮ۪ولَپ گَژھِ کٔشیٖرِ یَس چھِ کٔشیٖرِ منٛز چھِ وارِیاہ زیادٕ بہتریٖن اَصٕل فُڈ آیٹمٕز لایک ییٚتہِ چھِ اٮ۪پٕل نیران ژوٗنٛٹھۍ نیران ییٚتہِ چھِ ژیرٕ نیران أسۍ چھِ ژٕنن نیران أسۍ چھِ ڈوٗنۍ نیران ییٚتہِ چھِ بادم نیران ییٚتہِ چھِ قٕسما قٕسم ڈرٛاے فرٛوٗٹٕس یِمہٕ ہر کُنہِ جایہِ ضوٚرتھ لَگان چھِ مطلب صحت صحتھس منٛز چھِ یِم وارِیاہ زیادٕ ضوٚرَتھ لَگان تہِ چھِ ۂنی کلچر تہِ أسۍ کَران سُہ تہِ چھِ مطلب آ اکھ ٹورِزٕم ڈٮ۪و مطلب یہِ کَران بناوان بِزنِس وٮ۪نٛچرٕس بناوان ییٚتہِ یُس بیٚیہِ لوکل کُزیٖن چھِ مطلب بہٕ چھُس اٮ۪کزیمپٕل دِوان مطلب وازوان چھِ ییٚتہِ لوکل کُزیٖن مطلب تِم تہِ چھِ سُہ تہِ چھِ وارِیاہ مشہوٗر ییٚتہِ صِرف نہ چھِ سُہ ییٚتہِ مشہوٗر کٔشیٖرِ منٛز مطلب سُہ چھِ آوُٹ سایِڈ کٔشیٖرِ چھِ اِوٕن کہِ اِنٛٹرنیشنٕلۍ تہِ چھِ سُہ مشہوٗر یِم ٹوٗرسٹٕس یِوان چھِ مطلب فارِن ٹوٗرسٹٕس یِوان چھِ یا لوکیلٹی ہِنٛدۍ ٹوٗرِس یِوان چھِ یا مطلب یِم سانہِ رِیاسِک نٮ۪بر ٹوٗرِسٹ یِوان چھِ سِیاح گاہ یِوان چھِ تِم چھِ لوکل کُزیٖن ضُروٗری ٹرٛاے کَران لوکل کُزیٖن گۄڈنٮ۪تھٕے یِوان وازٕ وان ییٚلہِ تِم ٹرٛاے کَران چھِ تِم چھِ باقِیَن وَنان پھَلٲنۍ جایہِ چھُ یُتھ کُزیٖن سُہ کٔرۍزیو ٹرٛاے اَمہِ سۭتۍ تہِ چھِ اکھ وٮ۪نٛچر بَنان اَمہِ سۭتۍ تہِ چھِ اکھ یہِ بزنِس گرٛوتھ گژھان یِم اٮ۪جُکیٹٕڈ یوٗتھ چھِ مگر یِمن نہٕ جاب چھُِ کِہیٖنۍ تِم ہٮ۪کن یہِ آرام سان اٮ۪ڈپٹ یہِ پرٛافٮ۪شن کٔرِتھ تِم ہٮ۪کن اکھ لۄکُٹ کُنہِ تہِ ٹوٗرسہٕ جایہِ لایک پہلگام چھِ بنٛگس ویلی چھِ سون مرگ چھُ گُلمرگ چھِ ژرٛار چھِ پکھر پوٗر چھِ یِم تہِ ییٚتہِ ٹوٗرس ڈٮ۪سٹِنیشنٕز چھِ تِم ہٮ۪کن تَتہِ پنُن لۄکُٹ مۄکُٹ وٮ۪نٛچر تِم ای گارڈ چھِ آسان تِمہٕ کھُلٲیِتھ ییٚمہِ سۭتۍ تِم پنُن لوکل کُزیٖن پرٛموٹ کرن تَمہِ سۭتۍ اکھ نَہ گَژھِ اَمہِ سۭتۍ گَژھِ اِنکم مطلب یَتھ کٔشیٖرِ منٛز گَژھِ اِنکَم مطلب ییٚتہِ کٮ۪ن لُہ لُکن مِلہِ روزگار مطلب روزگار سۭتۍ چھِنہٕ صِرف اکھ چیٖز گَژھان اَمہِ سۭتۍ چھِ مطلب یہِ چھِ اکھ چین ہِش آسان اتھ منٛز چھِ وارِیاہ چیٖزِ چھِ ڈٮ۪ولاپ گَژھان صحت تہِ گَسہِ اَصٕل لُکن ہُنٛد اٮ۪جُکیشن تہِ گَژھِ لُکن اَصٕل ٹرٛانسپوٹ تہِ اَصٕل تِم باقی اخرجات تِم تہِ مِلن آرام سان مطلب اگر أسۍ آرام سان سُہ ڈٮ۪ولپ کَرو بیٛاکھ چیٖز چھِ بہٕ وَنان کیٚنٛہہ گوٲرمٮ۪نٛٹ سکیٖمٕز تہِ چھِ یِم یوٗتھ لایِک کیٛاہ چھِ اتھ وَنان سِکیٖم چھِ یوٗتھ چھِ اکھ سِکیٖم پرٛووایڈ کَران تَتھ منٛز ہٮ۪کن تِم لُکھ کٔرِتھ تیجس ؤنی تہِ چھِ کورٮ۪ن خٲطرٕ لون دِوان تِم تہِ ہٮ۪کن یِم چیٖز کٔرِتھ یا تِم ہٮ۪کن لوکل شَف بٔنِتھ بیٚیہِ یِم ہٮ۪کن یِم لۄکٕٹ یِم لُکھ چھِ یِم روزان چھِ لوکیلٹی منٛز یِم ہٮ۪کن کُنہِ جاے گٔژھِتھ تَتہِ لۄکُٹ مۄکُٹ وٮ۪نٛچر کھُلٲیِتھ تہٕ پتہٕ ہٮ۪کن یِم تَمہِ سۭتۍ ییٚمہِ وٮ۪نٛچر سۭتۍ گٔژھِتھ تِم ہٮ۪کن کیٛاہ کٔرِتھ باقِیَن جاین یِم چیٖز واتنٲیِتھ تہٕ ہٮ۪کن کٔرِتھ یِم مطلب لوکیلٹی منٛز پرٛموٹ کٔرِتھ اَمہِ سۭتۍ ہٮ۪کن بیٚیہِ یِم باقی مطلب لُکھ چھِ آز چھِ ٹٮ۪کنالجی ہُنٛد زور آز چھِ اِنٛٹرنٮ۪ٹُک دور مطلب اَمہِ ٹٮ۪کنالزی سۭتۍ یِم اِنٛٹرنٮ۪ٹ سۭتۍ بنہِ گُلوبلایزیشن گُلوبلایزیشنہِ مطلب گوٚو یِم مطلب سٲلِم دُنیا بنیو اکھ لۄکُٹ مۄکُٹ وِلیج چھُ یِتھ پٮ۪ٹھ أسۍ گُلوبس پٮ۪ٹھ وٕچھان چھِ تَوَے چھِ اتھ وَنان گُلوبلایزیشَن تہٕ یُتھٕے أسۍ کیٚنٛہہ چیٖز بناوان چھِ أسۍ چھِ سُہ پوسٹ کَران سوشل میٖڈِیاہس پٮ۪ٹھ لُکھ چھِ گَژھان اِنفل تِم چھِ یِوان تاجا کھٮ۪وان چھِ سوشل میٖڈیا چھُ وارِیاہ پٕلیٹفام اصٕل سوشل میٖڈیا لایک سٕنیپ چھِ لایِک اِنسٹاگرٛیم چھِ لایِک فیس بُک چھِ یوٗٹیوب چھِ یوٗٹیوب شاٹٕس چھِ بیٚیہِ لاتعداد چھِ باقی چیٖز ییٚمہِ سۭتۍ أسۍ پرٛموٹ کَرو یہِ اَسہِ پَزِ لوکیلٹی ہُمن لُکن اِنکوریج کَرُن تِم وَسن تِکیٛازِ اتھ منٛز چھِ وارِیاہ برکت تہِ